مےٚ یُس سارِوٕے کھۄتہٕ گوٚو مےٚ چھُ اَکھ چیٖز کوٚرمُت آڈَر گۄڈنیُٚک تہٕ سُہ اوس مےٚ دوٗر کَنَن خٲطر تہٕ مےٚ کَرے سُہ مِنترٛا پٮ۪ٹھ آڈَر تِم ٲسۍ چاندِ ہٕنٛدۍ دوٗر لَکٕٹۍ بالی زٕ تہٕ تِم کَرے مےٚ آڈَر تہٕ مگر ییٚلہِ مےٚ یُتھ مےٚ ڈِزایِن اوس کوٚرمُت آڈَر سُہ اوس تِتھُے ووتمُت تَتھ ٲس واریاہ زیادٕ اَصٕل کالٹی تہٕ واریاہ زیادٕ خوٗبصوٗرت اوس سُہ تہٕ سُہ اوس چاندِ ہُنٛدُے تَتھ اوس ہول مارٕک تہٕ سُہ اوس واریاہ زیادٕ خوٗبصوٗرت تَتھ ٲسۍ أنٛدۍ أنٛدۍ تھوڑا چوٗنہِ جٔرِتھ تہٕ سُہ اوس واریاہ زیادٕ خوٗبصوٗرت تہٕ مےٚ ووٚنُکھ ساروِیو ژےٚ کَتہِ چھِ اوٚنمُت ژےٚ سُہ کَرے مےٚ مِنترٛا پٮ۪ٹھ آڈَر سُہ پیٚیے مےٚ بَہَن شَتھَن سُہ اوس چاندِ ہیُٚںٛد تَوَے پیٚیے تھوڑا درٛوٚگُے پَہمَت تہٕ پَتہٕ واژے مےٚ سُہ سَتَن دۄہَن منٛز یہِ تَتھ چھُ واریاہ زیادٕ اَصٕل کالٹی تہٕ واریاہ زیادٕ صُبحَن نِیے مےٚ پَتہٕ سۄنرَس نِشتٮ۪ن تہٕ تِمو تہِ دوٚپُکھ یہِ چھِ واریاہ زیادٕ اَصٕل ووتمُت ژے تہٕ نَتہٕ چھُنہٕ یُتھٕ کالٹی آسان کالٹی آسان کِہیٖنۍ تہٕ مگر ژےٚ چھی اَتھ واریاہ اَصٕل کالٹی